کٲشِر چھِ سٲنٛۍ ماجہِ زیٚو تہٕ کَشمیٖری لیٚکھنَس یا بولنَس یہِ پَرنَس مَنٛز چھَ نہٕ مےٚ زانٛہہ تہِ کانٛہہ مُشکِلات آمُت مےٚ چھِ کَشمیٖری زَبان واریاہ زیادٕ پَسَنٛد تہٕ چھُم واریاہ زیادٕ شوق یہِ لیٚکھنَس سۭتۍ سۭتۍ پَرنُک تہِ مےٚ چھَ نہٕ زا نٛہہ تہِ کانٛہہ مُشکِلات آمت چاہے کشمیری زَبان پَرٕنۍ آسِیا یا لیٚکھٕنۍ آسیا